ہیلو ہیٚلو اسلام علیکُم حضرت اَسہِ اوس گژھُن یور یُنورسٹی تامَتھ حظ تہٕ اَسہِ کوتاہ کِراے لَگہِ حضرت تُہۍ حظ چھُو جہنگیٖر چۄکہٕ پٮ۪ٹھ چھِ اَسہِ گژھُن حظ یُنورسٹی حظ

صُبحَس حظ کاہ بَجے لگ بگ اچھا اَتھ کوتاہ لَگہِ

کَم زیادٕ گژھِ نہٕ حظ کینٛہہ اَتھ نہ وَ تھوڑا کٔرِوس کیٚنٛہہ ییٚلہِ نہٕ وٕ چُھیٖی کانٛہہ تہٕ کَروس کیٚنٛہہ ڈاے ہتَھ اَسہِ کَپٲرۍ گژھو

وۅں گژھو کَتھ پٲٹھۍ مےٚ حظ دپیٛو اٮ۪کٕسچینٛج کِنۍ اگر گژھو

اَتہِ کوتاہ ٹریفِک جام آسان چھِ نو بجے کِہیٖنٛۍ وٕنۍ زَن تیٚلہِ کیٛاہ کَرو اَہَن مگر وٕ زَن آسہِ ٹریفِک جام تیٚلہِ کَپٲرۍ نیرو اچھا ژٕ چھُکھ کیش رَٹان کیوٗ آر کوڈ چھِ

ٹھیٖک ٹھیٖک اَسہِ کوتاہ ٹایِم لَگہِ وٕ اَسہِ کوٗتاہ ٹایِم لگہِ بہٕ واتنَس اُوتانۍ لگ بگ

اَسہِ کوتاہ ٹایم لَگہِ لگ بگ توتہِ چانٮ۪ن نَظرَن تہٕ

اچھا

دۄہ گَژِھنہٕ لَگُن دۄہ گژھِ نہٕ لَگُن کیٚنٛہہ کیٚنٛہہ دۄہ وٲنۍ سُہ دۄہ دِکھ تہٕ مےٚ گژھِ ٹاٹا گاڑِ کھۄتہٕ بَتَرے آٹُوَس کھَسُن نہ ژےٚ چھُنا مگر آٹوکٕے رول رول چھُ ژےٚ آٹوُکٕی اَدٕ سا اَدٕ سا چلو اَدٕ حظ بِہِو خۄدایَس حوال کیٛاہ چھُکھ وَنان